سلام علیکُم تُہۍ چھُو حظ ٹیلَر مےٚ نی نہ حظ راتھ اَتہِ پَلَو سُوِتھ یُس مےٚ فراق سوٗٹھ راتھ سُوِٹھ نیوٗ نہ حظ تَتھ چھِ گوٚمُت فراک تھوڑا کھوٚل پہنَتھ سُہ حظ چھِ کھوٚل گومُت وۄنۍ کیٛاہ حظ کَرٕ بہٕ تَتھ چلو ٹھیٖک حظ چھِ بہٕ حظ اَنَو تیٚلہِ صُبحَس سُہ شِہِرِزیو پَتہٕ اَدٕ حظ اَدٕ حظ